مےٚ اوٚن یوٕ فرج یُس واریاہ اصل فرج درٛاو امہِ لحاظہٕ تِکیٛازِ مےٚ وٕچھ سُہ چھُ گودریج والٮ۪ن ہُنٛد فرج تتھ چھِ خانہٕ اصل پٲٹھۍ بنٲیتھ یمن پٮ۪ٹھ واریاہ سامان چھُ یِوان بییٚہِ چھُ تتھ فریٖزر لٲگِتھ یتھ منٛز واریاہ اصل پٲٹھۍ تہٕ جلدی چھُ ششمہٕ لگان آبس تیٚمۍ علاوٕ چھُ تتھ لایٹہِ ہُنٛد سسٹم آٹومیٹِک یِتھ پٲٹھۍ ییٚلہِ تتھ چھِ أسۍ درواز کھولان تہٕ تتھ چھُ اصل پٲٹھۍ لایٹ دزان تہٕ یوان تمہِ سۭتۍ چھُ یِوان تتھ منٛز آرام سان وٕچھنہٕ کہِ اتھ منٛز کُس کُس سامان چھُ کتتٮ۪س چھُ تہٕ بییٚہِ چھُ تتھ درواز یُس واریاہ اصل درواز ایٚمۍ لحاظہٕ اگر سُہ واریاہ زورٕ تہِ أسۍ تراوہوٚن واپس بنٛد کرنہٕ خٲطرٕ سُہ چھُ آرام سان تہٕ بہتریٖن سان وار وار بیہوان تِکیٛازِ تتھ چھِ ہایڈرولِک قبضہٕ لٲگتھ تیٚمہِ علاوٕ چھُ تتھ واریاہ اکھ اصل کالٹی سُہ چھُ تھری سٹار فرج تمیُک مطلب چھُ یہِ چھُ واریاہ اصل تہٕ بییٚہِ چھُ سُہ انوٲٹرس پٮ۪ٹھ چلان یس اکھ تتھ بٔڑ أہم خصوٗصیت چھِ بییٚہ تیٚمہِ علاوٕ چھُ یہِ واریاہ کم تہٕ واریاہ کم پاور خرٕچ کران تیٚمہِ حساب باسیٚو مےٚ یہِ چھُ باقیو فرجو کھۄتہٕ واریاہ اصل